اسلامُ علیکُم جِناب چھُو ٹھیٖک آ تُہۍ چھِو عِرفان موبایِل شاپ پٮ۪ٹھ اَہَن حظ اَسہِ اوس فون اَکھ حظ ضوٚرَتھ تُہۍ کُس کُس چھُ تھاوَان اَتھ ریڈمِی یَس منٛز چھُ مطلب تُہۍ ؤنِو گۄڈٕ کُس کُس فوناہ چھُو تُہۍ مطلب ریڈمِی یُک چھُوا مےٚ اوس ریڈمی منٛز وٕچھان فون اَکھ سیمسنٛگ منٛز اَکھ فوناہ مطلب فون گژھِ آسُن دہ ساس پٮ۪ٹھ پنٛداہ ساس تانۍ رینٛجَس منٛز گژھِ آسُن فون اَصٕل پَہَن اَہَن حظ بیٚیہِ ؤنۍ تَو مےٚ وارَنٹی پارَنٹی چھو تُہۍ دِوان ٹھیٖک بیٚیہِ اوس بیٚیہِ ؤنۍ تَو مےٚ یہِ چارجر اَکھ اوس مےٚ ضوٚرَتھ حظ سی ٹایِپ سی ٹایِپ حظ ریڈمی یُک خٲطرٕ ریڈمی نایِن خٲطرٕ آ بیٚیہِ ؤنۍ تَو مےٚ فون اکھ اَسہِ اوس ڈِسپٕلے پھُٹمُت اَتھ گژھِ ہا ڈِسپٕلے یہِ ہس اوس نوٹ ٹٮ۪ن ریڈمی نوٹ ٹٮ۪ن آ ڈِسپٕلے چھُس پرٛاوُن سورُے آ بیٚیہِ ؤنۍ تَو مےٚ اِی ایم آیَس پٮ۪ٹھ چھُو تُہۍ فون دِوَان حظ ٹھیٖک حظ بیٚیہِ ؤنۍ تو مےٚ یہِ بیٚیہِ لۄکٕٹۍ فون چھُو تۄہہِ تھاوَان تِم کی پَیڈ دار مےٚ اوس مٲلِس خٲطرٕ فون اَکھ ضوٚرَتھ نہ فون گژھِ آسُن سُہ فون گژھِ آسُن سُہ یَتھ بَیٹٕرِی بَیک اَپ نَیرِ اَصٕل حظ ٹھیٖک تہٕ ریٹھا ویٹھا کیٛاہ گژھِ تِمن لَکٹٮ۪ن فوننَس لگ بگ کَتھ کَتھ رینٛجَس منٛز چھُ ساس زٕ ساس تانۍ گژھِ بَنُن اَصٕل پہم تہٕ یِہے لگ بگ اَسہِ پنٛداہ شیٚتھ زٕ ساس تانۍ گژھِ آسُن اَصٕل فون حظ آ تُہۍ ایٚپلٕکۍ فون چھُوا تھاوان تُہۍ اَیٚپلُک وٕچھو اَکھ فوناہ وٕچھو اَتی پَتہٕ اَسہِ کُس فون آسہِ ضوٚرَتھ اَسہِ تہٕ

بیٚیہِ ؤنۍ تو مےٚ یہِ فون اَکھ حظ اوس ایٚکسچینٛج پٮ۪ٹھ چھُو تۄہہِ فون رَٹان حظ فون اَکھ اوس تہٕ مےٚ چھُنہٕ تَمیُک ناو یاد وٕنکٮ۪ن کینٛہہ تہٕ یہِ چھُ یَتھ کیٛاہ چھُ سُہ ریڈمی ریڈمی ناینٕے چھُ سُہ

ٹھیٖک یہِ موبایِل تۄہہِ کَتٮ۪ن حظ چھُو یہِ ایٚڈرَس ؤنِو تُہۍ دُکانُک حظ ٹھیٖک نمبر چھُو تۄہہِ یہوے تہِ حظ موبایِل یہِ نمبر چھُ تۄہہِ یِہوے نا چلو ٹھیٖک حظ چھُ پگاہ یِمو تیٚلہِ اَسۍ چلو ٹھیٖک اَد حظ چلو شُکریہ چلوٹھیٖک